ییٚلہِ أسۍ سُکوٗل ٲسۍ بَچپَنَس منٛز گژھان پَتہٕ ٲسۍ تَتہِ اَسہِ آسان تَتہِ اوس آسان اَسہِ پیٚنٛٹِنٛگ ہیٚچھناونہٕ خٲطرٕ ٲسۍ اَسہِ آسان تَتہِ ٹیٖچَر ڈرٛایِنٛگ ہیٚچھناونہٕ خٲطرٕ ٲسۍ آسان تَتہِ ٹیٖچَر سُہ تہِ مطلب ییٚلہِ أسۍ لۄکٕٹۍ ٲسۍ ییٚلہِ أسۍ نَرسری ٲسۍ پَران سٮ۪کنٛڈَس ٲسۍ پَران فٔسٹَس ٲسۍ پَران تِمَن دۄہَن ٲسۍ أسۍ ہیٚچھناوان یہِ پیٚنٛٹِنٛگ ویٚنٛٹِنٛگ سُہ ٲسۍ ہیٚچھناوان کانٛہہ فرٛوٗٹ شیپ ٲسۍ ہیٚچھناوان اَسہِ یا کانٛہہ بٲڈ شیپ ٲسۍ اَسہِ ہیٚچھناوان یا کانٛہہ باقٕے چیٖز ٲسۍ ہیٚچھناوان تِمَن دۄہَن ٲسۍ آسان تِم بٕلیک بوڈ ییٚمہِ سۭتۍ چا ییٚمہِ یَتھ پٮ۪ٹھ چاکہٕ سۭتۍ ٲسۍ لٮ۪کھان تَمے سۭتۍ ٲس اَسہِ سُہ ٹیٖچَر ہاوان تِمہٕ فرٛوٗٹٕس شیپٕس ٲسۍ ہاوان بٲڈٕس ٲسۍ ہاوان بَناوٕنۍ یا ہاوُس ٲسۍ ہاوان بَناوٕنۍ یا تِم ٲسۍ ہاوان ڈرٛایِنٛگہٕ کِتھ کٔنۍ کٔرِو کَلَر کَتھ چیٖزَس مطلب کہ تَتھ اوس آسان تَتَس کانٛہہ پیٚنٛٹِنٛگ بَنٲیِتھ تِم ٲسۍ پَتہٕ وَنان کَتٮ۪تھ کُس کَلَر چھِ گژھان سیوٗٹ یِتھَے کٔنۍ ٲسۍ اَسہِ مطلب پَنٛنِس بَچپَنَس منٛز ٲسۍ أسۍ یِتھَے کٔنۍ ہیٚچھناوان ٹیٖچر پیٚنٛٹِنٛگ بَناوٕنۍ فرٛوٗٹ شیپ یا بٲڈ شیپ تِکیٚازِ یہِ چھِ آسان اِنشَل سِٹیج پیٚنٛٹِنٛگ ہٕنٛز چھِ آسان یِہوٚے ییٚلہِ اَسہِ فروٗٹ شیپ تَگہِ بَناوُن ییٚلہِ اَسہِ کانٛہہ بٲڈ تَگہِ بَناوُن ییٚلہِ اَسہِ کانٛہہ ہاوسٕچ شیپ تَگہِ دِنۍ اَمے سۭتۍ چھِ اَمے اَمے سۭتۍ چھِ ہیٚچھان اَگَرَے وَنو مطلب سُکوٗلَس منٛز کِتھ کٔنۍ چھِ ہیٚچھان پیٚنٹِنٛگ بَناوٕنۍ یِہوٚے چھِ آسان مطلب اَسہِ چھِ آسان کُنہِ اَسہِ چھِ پٮ۪وان اَسہِ چھِ پٮ۪وان گۄڈٕ کَرٕنۍ سِٹاٹ لۄکٹہِ لۄکٹہِ چیٖز پٮ۪ٹھٕ جیسے کہِ ژوٗنٛٹھ کِتھ کٔنۍ چھُ بَناوُن یا مینٛگو کِتھ کٔنۍ چھِ بَناوُن یا یا گَرٕ کِتھ کٔنۍ چھِ بَناوُن یا سِکیل چھِ کَران یوٗز تَمہِ سۭتۍ چھِ لایِن گَژھان سِٹرٛیٹ تِم ہَوُس ییٚلہِ ییٚلہِ کانٛہہ چھِ مَنان مَکان چھِ بَناوان کانٛہہ لۄکُٹ بَچہِ تٔمِس چھِ پٮ۪وان سِکیل سۭتۍ تَتھ روٗل ترٛاونہِ تَمہِ سۭتۍ چھِ أسۍ ہیٚچھان پیٚنٛٹِنٛگ بَناوٕنۍ یا کُنہِ ساتہٕ چھِ دَپان آز چھِ دَپان زیادٕ تَر چھِ ماشٹَر وَنان یِہوٚے سُکوٗل مَنٛز ژوٗنٛٹھ بَنٲیِو سا اَمبہٕ بَنٲیِو سا تَمیُک مطلب کیٛاہ گوٚو تِم تِم چھِ اَسہِ چا یَژھان ہیٚچھناوٕنۍ پیٚنٛٹِنٛگ تَمہِ ساتہٕ چھِ تِم تَوَے چھِ تِم تِم مطلب لۄکٕٹۍ لۄکٕٹۍ چیٖز وَنان اَسہِ بَناوٕنۍ تَمہِ وِز تِم تِمو لۄکٹو لۄکٹو چیٖزو سۭتۍ چھِ أسۍ ہیٚچھان پیٚنٛٹِنٛگ بیٚیہِ ییٚلہِ سُہ اَصٕل چھِ بَنان تِکیٛازِ بَچپَس مَنٛز تِم لۄکٕٹۍ چیٖز چھِ بَنان اَصٕل تَمہِ سۭتۍ ییٚلہِ اَصٕل چیٖز چھِ بَنان تَمہِ سۭتۍ چھِ شوق بَڑان نَہ بہٕ ہیٚچھِ نہ مےٚ چھِ تَگان بہٕ کَرٕ یہِ مےٚ چھِ تَگان یہِ بَناوُن تَوَے چھِ سُکوٗلہٕ مَنٛز تِم ٹیٖچَر دِوان لۄکٕٹۍ لۄکٕٹۍ چیٖز بَناوٕنۍ ہیٚچھان چھِ اَمی سۭتۍ ییٚلہِ کُنہِ سُکوٗل ییٚلہِ سکوٗلَس مَنٛز چھِ آسان تہٕ یہِ پیٚنٛٹِنٛگ ٹیٖچَر تَمہِ سۭتۍ چھِ ہیٚچھان مطلب پیٚنٛٹِنٛگ بَناوُن تِکیٛازِ سُہ چھِ وَنان یِم لۄکٕٹۍ لۄکٕٹۍ چیٖز بَنٲیِتھ سۭتۍ ہیٚچھان اٮ۪پ یہِ فرٛوٗٹٕس شیپ چھِ وَنان بٲڈٕس شیپ چھِ وَنان مکان چھِ وَنان بَنٲیِو ٹرٛی چھِ وَنان بَنٲیِو تَمے سۭتۍ چھِ ہیٚچھان پیٚنٛٹِنٛگ بَناوٕنۍ